رعیٖس صٲب اَزکل کِس دورَس منٛز چھِ أکِس کورِ گژھان واریاہ مُشکل کانٛہہ چیٖز حٲصِل کرنَس منٛز کیازِکہ أکِس دورَس منٛز چھِ پرٮ۪تھ کُنہِ شعوبَس منٛز حد کھۄتہٕ زیادٕ مقابلہٕ یہِ مَدِ نَظر تھٲیِتھ پَزِ أکِس کورِ واریاہ مَدَد تہٕ ہمدردی میلٕنۍ مگر سٲنِس سماجس منٛز چھُ کورٮ۪ن نِچہِ نَظرِ یِوان وٕچھنہٕ أکِس کورِ چھِنہٕ پَنٕنۍ بُنیٲدی حق ہٮ۪کان مِلتھ کینٛہہ کۄرٮ۪ن نِچہِ نظرِ وٕچھنہٕ سۭتۍ چھِ تِم پریشان روزان تہٕ ہمیشہ ناخۄش روزان کورِ چھُ دَپنہٕ یِوان کہ لٔڑکہٕ چھُ لٔڑکَن چھُ زیادٕ پَرنُک حق تُہٕنٛز کٲم چھَ صِرِف گَرُک خیال تھاوُن یوٗتاہ تُہۍ کم تعلیٖم حٲصِل کٔرِو تیوٗتاہ چھُ تُہنٛدِ خٲطرٕ بہتر نہ چھُ کورٮ۪ن تِجارت کَرنُک حق یِوان دِنہٕ تہٕ نہ روزگار نہ حظ گرٕ کمانُک ییٚلہِ نہٕ اَکھ کوٗر تعلیٖم یافتہٕ روزِ تَمہِ سۭتۍ چھِ تٔمِس زِندٕگی ہُنٛد طور طٔریٖقہٕ حٲصِل کرنَس منٛز واریاہ زیادٕ مُشکل مُشکلات پیش یِوان آزکِس دورَس منٛز یُس تعلیٖم حٲصِل چھُنہٕ ہیٚکان کٔرِتھ سُہ چھُ اَنۍ گٔٹِس منٛز روزان یُس کوٗر وۄنۍ کینٛہہ حٲصِل کَرِ تٔمِس چھُ تٔمِس چھِ سارنی ہنٛز پامہٕ پٮ۪وان رَٹنہِ تٔمِس چھِ پٮ۪وان سارنی سۭتۍ لَڑُن تہٕ لُکَن ہنٛز غلط کَتھٕ بوزنہِ تہٕ پَتہٕ چھِ تٔمِس زِندٕگی پٮ۪وان أتھۍ ناخۄش زِندٕگی پٮ۪وان گُزارٕنۍ